یُس کٔشیٖرِ مَنٛز چھُنہ اٮ۪جوکیشَن سِسٹَم تَتھ منٛز چھُ وارِیاہ زیادٕ پرٛابلِم گۄڈنِچی پرٛابلِم چھُ وارِیاہ زیادٕ سَپوٹ چھُ سٹوٗڈَنٛٹ لیک کَران لایک سَپوٹ کمِیُک سَپوٹ یِمَن چھَنہٕ فیسَلٹیٖز آسان سٹوٗڈَنٛٹَن وارِیاہ فٮ۪سَلٹیٖز چھَنہٕ ایویلیبل کِہیٖنۍ نہٕ لایِک اگر سکالَرشِپ چھَنہٕ یِمَن مِلان کِہیٖنۍ نہٕ غریٖب شُرۍ چھِ آسان یِمَن سکالَرشِپ چھِنہٕ وارِیاہ زیادٕ ضوٚرَتھ آسان مگر یِمَن چھَنہٕ سکالَرشِپ پرٛووایڈ گژھان کِہیٖنۍ نہٕ یہِ چھِ اَکھ یِمَن چھِ وارِیاہ ہِنڈرٛٮ۪نٕس پٮ۪وان فیس کَرٕنۍ اَتھ منٛز نہ یِم چیٖز چھُ گَژھان چھِ ییٚتہِ چھَنہٕ ٹولیٹ فٮ۪سَلٹیٖز چھِنہٕ سکوٗلَن مَنٛز ایویلیبل یَمہِ کہِ وَجہ سۭتۍ پَتہٕ وارِیاہ زیادٕ پرٛابلِم أڑۍ چھِ أڑۍ شُرۍ چھِ کَران کٲم تِم چھِ پَتہٕ سکوٗل ترٛاوان یُنٕے ڈوٗ ٹُہ یِموٕے پرٛابلِمٕز وَجہ سۭتۍ دٔیِم چیٖز چھِ گَژھان یِم سُکوٗلَن مَنٛز چھِنہٕ میٚڈِکَل فٮ۪سَلٹیٖز فٔسٹ ایڈ کٲنٛسہِ چھُ لَگان وَگان بٮ۪مار چھُ پٮ۪وان تِم فٮ۪سَلٹیٖز تہِ چھِنہٕ ایولیبل کِہیٖنۍ نہٕ ترٛیٚیِم چیٖز کہِ اَسہِ وٕچھ زَن پٔتۍمیو وارِیاہو ٹایمہٕ پٮ۪ٹھ چھِ أسۍ وٕچھان وارِیاہ کیسِز یَتھ منٛز چھُ گَژھان کہِ فیٖمیلزَن وارِیاہ کیسِز گَژھان تِم کِنۍ چھِ باپَتھ چھِ تِم کَران وارِیاہ تِہِنٛد پٮ۪رَنٹٕس چھِ کَران فیٖل وارِیاہ عجیٖب کَران فیٖل پَنٛنٮ۪ن گٔل یِم گٔل چایلڈٕ چھِ تِمَن میل ٹیٖچَر کَران پرٮ۪فَر کَم پَہمَتھ تِم چھِنہٕ یَژھان کہِ میل گَژھن آسٕنۍ یِمَن پَرناوان کِہیٖنۍ تِم چھِ یَژھان کہِ فیٖمیل اگر فیٖمیل ہی مطلب فیٖمیل ہی پَرنایہِ ہے یِمَن سُہ روزِ ہا بٮ۪ٹَر ایز کَمپِیٲڈ ٹُہ میل کیٛازِکہِ اَسہِ وٕچھ وارِیاہ کیسِز ہٮ۪ریسمٮ۪نٛٹ کیسِز چھِ گژھان یا باقٕے باقٕے چیٖز چھِ گَژھان باقٕے پرٛابلِم چھِ گژھان ییٚمہِ کہِ وَجہ سۭتۍ پٮ۪رَنٛٹٕس چھِنہٕ کَران سیف تِم چھِ تِمَن چھُ باسان کہِ یِم سٲنۍ بَچہِ چھِ یِم چھِنہٕ سیف کِہیٖنۍ نہٕ سکوٗلَن منٛز چھِ گژھِ ہَر کانٛہہ فٮ۪سَلٹی آسٕنۍ یِم زَن کیٚنٛہہ یِم یِم پٮ۪رَنٛٹٕس آسَن تِم کَرَن سیف فیٖل تاکہِ تِم ہٮ۪کَن سٹوٗڈَنٛٹ ہَکہِ پَنٕنۍ مطلب تعلیٖم بیٚیہِ تہِ یہِ پَکنٲیِتھ برٛونٛہہ کُن